آ اَگر بہٕ کَتھ کَرٕ نا لُکن پَزِ آرٹیٚفیٚشل انٹیٚلجنس یہِ موو آن کَرُن تِکیٛازِ یہِ چھُ اکھ سُہ چیٖز یَتھ اِنسان پرٛٮ۪تھ کُنہِ مطلب مرحلَس پٮ۪ٹھ اِنسانَس سۭتۍ چھِ پرٛٮ۪تھ کُنہِ مرحلَس پٮ۪ٹھ سُہ اکھ پرٛاپر سلوٗشن تٔمِس اَگر سۄ بایو ٹیکنالوجی ہٕنٛز کَتھ کَرو بایو ٹیکنالوجی تہِ چھِ اَز دورَس منٛز واریاہ یوٗز گژھان بَٹ بایو ٹیکنالوجی چھِ واریاہ ہایلی کاسٹلی گژھان اِنسانَس مطلب تَتھ پٮ۪ٹھ ایٚڈاپٹ کَرُن تَتھ منٛز ایٚڈجیٚسٹ کرُن پَنُن پان ایٚز کَمپِیارڈ ٹُو آرٹیٚفیٚشل انٹیٚلجنس یہِ چھُ واریاہ آسان گژھان پرٛٮ۪تھ کٲنٛسہِ نفرَس یوٗز کرُن